أسۍ چھِ واریاہ ہیلدی ڈِشِز بَناوان پَنٕنہِ فیملی خٲطرٕ یِتھٕ کٔنۍ زَن اَسہِ اگر أسۍ بیمار ویمارِ چھِ کانٛہہ آسان أسۍ چھِ تِمَن ہٕنٛدۍ خٲطرٕ ماز رَس بَناوان مازَس کَڈان سوٗپ یا أسۍ چھِ رَنان ہیلدی ڈِشس یِتھٕ کٔنۍ زَن أسۍ مازَس چھِ واریاہو قٕسمَن ہٕنٛدۍ ڈِش چھِ أسۍ بَناوان یا کۄکرَس چھِ بَناوان یا ماز چھِ اَنہٕ ناوان أسۍ ماز وٲلِس نِش دٔگِتھ تَتھ چھِ أسۍ وَنان کیٖمہٕ کیٖمہٕ بَناوُن سُہ چھِ أسۍ اَکثَر بیمارن دِوان یا ہُتھٕ کٔنۍ تہِ کھیٚوان پانہٕ تہِ سُہ چھُ واریاہ زیادٕ ہیٚلدی آسان بیٚیہِ چھِ کیٚنٛہہ مِکسٕڈ سبزی آسان یِتھٕ کٔنۍ پھُل گوپی چھا ٹماٹَر چھِ یا تِمَن چھِ ترٛاوان سۭتۍ ٲلوٕ چھِ ترٛاوان یہِ چھِ بَناوان تھوڑا مِکسٕڈ سَبزی یا دال چھِ دِوان ہیمبہٕ چھِ ترٛاوان یِم یِم ہیٚلدی ہیٚلدی چیٖز چھِ آسان تِم چھِ تِمَن چھِ أسۍ بَناوان ریسِپی مےٚ اوس نہٕ گۄڈٕ تَگان یِم کِہیٖنٛۍ بَٹ بہٕ چھَس وۅنۍ یوٗ ٹیٛوٗب چَنلہِ پٮ۪ٹھ وُچھان یۄس یۄس مےٚ ہیٚلدی ریسِپی چھِ باسان بہٕ چھَس سۄ بَناوان تہٕ دِوان گَرِکٮ۪ن یا أسۍ چھِ بَناوان ٹھوٗلَس تہِ سبزی ٹھوٗلَس سَبز ٹھوٗلَس چھِ أسۍ کَران کٲم تَتھ چھِ أسۍ دۄد تہِ لاگان سُہ تہِ چھِ واریاہ ہیٚلدی گژھان یا ٹھوٗل چھِ أسۍ اگر زَن نہٕ کانٛہہ دۄد آسہِ کھیٚوان کانٛہہ چھُ ترٛوٚش کھٮ۪وان گَرَن منٛز تَتھ چھِ أسۍ کَران کٲم تَتھ چھِ أسۍ واریاہ تَتھ چھِ أسۍ یِتھُے أسۍ تَلان چھِ سُہ فرٛاے چھِ کَران تَتھ چھِ أسۍ نوٗن مَرژٕوانٛگُن رَلاوان سُہ چھُ واریاہ ہیٚلدی گژھان یا أسۍ چھِ کَران کٲم أسۍ چھِ نہٕ زیادٕ چِکَن فرٛاے کَران کِہیٖنٛۍ تَتھ تہِ چھِ چِکَن سوٗپ چھِ أسۍ بَناوان سُہ تہِ چھُ ہیٚلدی گَژھان اِتھَٕے کٔنۍ چھِ واریاہ واریاہ چیٖز آسان یِم أسۍ پنٕنٮ۪ن گَر والٮ۪ن ہٕنٛدِ خٲطرٕ بَناوان چھِ گازرٮ۪ن چھِ بَناوان سبزی گازرِ چھِ آسان سۄ چھِ واریاہ ہیٚلدی گازر یا کرٛہنہِ گازرِ ٲسۍ تَن وۄجہِ گازرِ ٲسۍ تَن یِم چھِ أسۍ بَناوان پنٕنہِ فیملی خٲطرٕ